توہہِ وَنہو بہٕ مٮ۪نٹَل ہیلٕتھ یہِ مطلَب ذٮ۪ہنی مطلَب گوژھ اِنسان آسُن ٹھیٖک أسۍ چھِ دَپان اِنسان گوٛژھ آسُن فِزِکلی ٹھیٖک جِسمٲنی گوژھ آسُن اِنسان ٹھیٖک مگر یُس یہِ مینٹٕلی چُھ نا ذٮ۪ہنی دَباو ییٚمِس پٮ۪وان چھُ سُہ چھُ گَژھان انسان مطلَب سُہ چھُ نہٕ مانَن کٲنٛسے کٲنسٕے چھُ نہٕ سہُ ہٮ۪کان وٕنِتھ یوٚتام سُہ مَرنٕکِس دَمَس تام چھُ واتان تٔمِس چھُ نہٕ پتہٕ ڈاکٹَر تہِ ہٮ۪کان کیٚنٛہہ کٕرِتھ کِہینۍ ہٮ۪کان برٛونٛٹھ ٲسۍ أسۍ دَپان ہے یِم ہسا مٮ۪نٹٕلی اِل پیٖپٕل چھِ باورٕ چھِ تِم حَظ تھٲیِو تُہۍ سٕلَمَن منٛز تِم تھٲیِو تُہۍ بنٛد تِمن ٲسۍ بِچارٮ۪ن جٲلٕکۍ پٲٹھۍ تھاوَن جٲل ٲسۍ بناوان اَکھ کَمرٕ یِتھ پٲٹھۍ جول چھُ آسان تِمن چھ آسان پٮ۪ٹھٕ دٲر اَکھ تِمن ٲسۍ دَپان یِمن کٕرِو سِٹون پٮ۪لٹِنٛگ مَطلَب یِمن مٲرِو کَنہِ یِم چھِ باورٕ تہِ چھُ نہٕ آز تَتھ اوس مگر اَکھ سِٹِگما رِلیٹ کہِ مطلَب سُہ ٲسۍ غَلَط سونٛچان اِنسان دَپان ٲسۍ ہے یِہٮ۪نٛدۍ ما کٕرِو یِمن باورَن ہِنٛدۍ ما کٕرِو خانٛدَر کیٚنٛہہ سٲنۍ کوٗر تہِ گَژھہِ باورٕ یِمن اوس نہٕ کانٛہہ رِشتہِ دِوَن یِمن سۭتۍ اوس نہٕ کانٛہہ مَطلَب ہَمساے تون تھاوان یِمن سۭتۍ اوس نہٕ کانٛہہ کَتھ کَران یہِ اوس برٛونٛٹھ اَکھ مَطلَب یِمن سۭتۍ اَکھ مطلَب کیا ٲسۍ یہِ یہِ اوس تھومُت بنٲیِتھ اَسہِ ذٮ۪ہنَن منٛز ہے اسۍ تہِ لارِ یہِ مگر یۄس یہِ مٮ۪نٛٹَل اِلنٮ۪س چھِ یہِ چھِنہٕ لاران کیٚنٛہہ أمِس گوٚژھ بِچارَس مَدد کَرُن یہِ چھُ آسان بِچار گوومُت پَریشان بییہِ یَن پٮ۪ٹھ یہِ خاص کر پِتۍمٮ۪و ؤریٕو پٮ۪ٹھ آے یہِ مٮ۪نٛٹَل اِلنٮ۪س زیادٕ لَبنہٕ اَسہِ چھِ اَتھ پٮ۪ٹھ کَتھ کَرٕنۍ مٮ۪نٛٹَل ہیلتَھن پٮ۪ٹھ چھِ اَسہِ کَتھ کَرٕنۍ فِزِکَل کھۄتہٕ چھِ اسہِ أتھۍ پٮ۪ٹھ کَتھ کَرٕنۍ کیازکہِ فِزِکَل مطلَب ہیلتَھس منٛز چھِ اسہِ یِوان أسۍ چھ وَنان مَطلَب ہیلٕتھ اِز اے مطلَب ہیلٕتھ چھ أسۍ یِتھ کٲٹھۍ وَنان مطلَب ہیلٕتھس ہیلٕتھ خاص کر ہیلٕتھ چھِ أسۍ کران ڈِفایِن کہِ ہیلتَھس منٛز گوٚژھ انسانَس آسُن فِزِکٕلی تہِ فِٹ مٮ۪نٛٹٕلی تہِ سوشلی تہِ یِنہٕ کیٚنٛہہ مہ کر سُہ کَرِ سوشل وِڈرٛاوَل سُہ ژَلہِ لُکَن نِش سُہ کَرِ نہٕ کَتھےٕ سُہ تہِ گوٚژھ اِنسان گوژھ سَمجُن نہ أمِس انسانَس ہسا چھِ کیٚنٛہہ پرٛابلِم تٕتھۍ چھِ أسۍ وَنان ہیلٕتھ ہیلٕتھ چھُ تٔمِس اِنسانَس سُہ انسان چھُ تیلہِ پٕرفٮ۪کٹلی فِٹ ییٚلہِ سُہ فِزِکٕلی تہِ آسہِ فِٹ مٮ۪نٛٹٕلی تہِ آسہِ فِٹ اِموشنل مطلَب ہرکُنہِ وے منٛز آسہِ سُہ فِٹ تٔمِس گٔژھ نہٕ بِچارَس کانٛہہ تہِ بٮ۪مٲرۍ تیٚلہِ چھُ سُہ یِوان فِٹ ماننہٕ یہِ چُھ ہٮ۪نٛڈرنٛٹ پٕرسَنٛٹ یہِ انسان فِٹ وۄنۍ تھایہِ سُہ چُھپٲیِتھ چُھپٲیِتھ بیٚیہہِ ہٮ۪رٕ کَنہِ کَمرَس منٛز مطلَب سوشل وِڈرٛاوَل فار ایگزامپٕل وَنہو بہٕ اَتھ پٮ۪ٹھ کہِ سوشل وِڈرٛاوَل چھِ أسۍ وَنان کہِ سُہ کَرِ نہٕ لُکَن سۭتۍ کَتھےٕ لُکَن سۭتۍ تھایہِ نہٕ تال میلےٕ دوستان تھاے نہٕ کیٚنٛہہ تھاے نہٕ کٲنٛسہِ سۭتۍ کَرِ نہٕ شیر تٔمِس بِچارَس گٔیَس زِندگی منٛز کیٚنٛہہ ٹرٛیجڈی تہٕ سُہ چُھ پتہ سوٗے تھاوان سوٗے تھاوان ذٮ۪ہنَس منٛز زندگی منٛز چھِ واریاہ زیادٕ سِتَم اَپ ڈاونٕز چھِ یِوان انسانَس چھ واریاہ پٮ۪وان فیس کَرُن مَطلَب وارۍ لَکچار پٮ۪ٹھےٕ تہٕ اَتھ چھُ یہِ چھُ پٮ۪وان دٮ۪ماغَسمنٛز ترٛاوُن پتہ چھُ پٮ۪وان انسانَس بَڈُن زندگی منٛز برٛونٛٹھ کُن سُہ ترٛاوُن پَتھ کُن تہٕ یُس نہٕ یہِ ہٮ۪کان چھُ نہ ترٛٲوِتھ تٔمِس چھِ اٮ۪نگزایٹی تٔمِس چھِ شِورِنٛگ گَژھان تٔمِس چھِ تھرتھر وَتھان بِچارَس تٔمِس چھُ ہاٹَس وَتَھان دود گوو تپٲری ڈِپرٮ۪شَن تٔمِس بِچارَس چھِنہٕ آسان پے کیٚنٛہہ ہے مے پسا گوو ڈِپرٮ۪شَن یِم اَگر تُہۍ گرِ لٕبِو نہ سِمٹَم مطلَب بَچَس منٛز یا مٲلِس منٛز یا بٮ۪نہِ منٛز فار ایگزامپٕل کیاہ سُہ آسہِ وَتَھان تہٕ کَھژان ہٮ۪وٚر وَنان آسہِ نہٕ بِچار کٲنٛسی تٔمِس آسہِ کانٛہہ وَنان کیٚنٛہہ تٔمِس آسہِ اوٚش بُکۍ ژَلان نیٖرِتھ تَتھ تہِ أمِس انسانَس چھُ آسان ڈٕپرٮ۪شَن سُہ چھُ آسان سایکیٹرِسٹَس نِش آسان نِیُن تٔمِس چھِ آسان کاونسلِنگ کَرٕنۍ باضٲبۍطہٕ پٲنٛٹھۍ تٔمِس چھُ ڈاکٹر ڈاکٹر بییہِ خاص کر سایکیٹرِسس چھُنہ آسان چھُپاوُن کِہِنۍ یُس یہِ مٮ۪نٛٹَل ڈاکٹر چھُ نا آسان مَطلَب یُس یہِ مٮ۪نٛٹٕلی مطلَب یِمن پرٛابلم آسان کیٚنٛہہ تِمن چھُ عٮلاج کَران تٔمِس نِش چھُ نہٕ پٮ۪وان چھپاوُن تٔمِس چھُ پٮ۪وان سورُے وَنُن ہے أمِس ما چھ گَرِ مَطلَب فیملی ہِنٛدۍ طرفہٕ کیٚنٛہہ پرٛیشٮ۪ر أمِس ما چھِ گَرِکۍ مطلَب یِمن چھِ زٕ بَچہٕ فار ایگزامپٕل وۄنۍ چھُ آسان یِہِ تہِ چھ گَژَھان زٕ بَچہِ چھِ آسان اَکھ چھُ پَران زیاد بیاکھ چھُ پَران کَم تٔمِس چھُ پتہ یُس کَم پَران وول تٔمِس چھِ پَتہ گَرِکۍ أکِس تھی تہِ بے عزتی بییِس تھی تہِ تٔمِس چھُ بِچارَس گَژھان یہِ أنٛدری پرٛابلِم یِم یِم چھ آسان ڈِسکَس کَرُن کیا یہِ چُھ آسان باضٲبۍطہٕ یِمن ڈاکٹرَس سۭتۍ ڈِسکَس کَرُن کہِ مے ہسا چھِ یِتھ کٲٹھۍ پرٛابلِم تٔمِس نِش چھُنہ آسان چھپاوُن کِہیٖنۍ تہِ آیوٕ تۄیہِ کَتھ سُہ دی تٔمِس باضٲبۍطہٕ پٲٹھۍ وۄنۍ اگر تٔمِس زیاد چھِ بِچارَس زیادٕ پرٛابلِم تٔمِس پَزِ تیٚلہِ مٮ۪نٛٹَل ہاسپِٹَل گَژُھن مَگر اِنشل سِٹیجٮ۪س پٮ۪ٹھ چھُ یہِ پَننِسےٕ اسۍ چھُ کۄلگامۍ ڈِسٹِرکَس منٛز تہِ ساکیٹرِک سٮ۪نٹَر تہٕ تَتہِ تہِ ہیکہِ یہِ ٹریٖٹ گٔژِھتھ أمِس چھِ اینٛٹی ڈِپریسَنٛٹ کِھیٚنۍ تہٕ تمہِ سۭتۍ تہِ ہیکہِ أمِس واریاہ مطلَب رِلیٖف مِلَتھ بییہِ چھُ خاص کر أمِس لُکَن سۭتۍ تال میل تھاوُن أمِس چھُ لُکَن سۭتۍ مَطلَب دوستان بَڈاوُن أمِس چھُ فَنٛکشَن کانٛہہ آسہِ مطلَب خانٛدَر وانٛدَر چھُ آسان ییٚمِس یہِ چھ نہ ٹٮ۪نشٮ۪ن آسان سُہ چھُ نہٕ خانٛدرَن وانٛدرَن منٛز گَژَھان کیٚنٛہہ تٔمِس پَزِ گَژھُن تٔمِس پَزۍ گَرِ شِرکوت کَرُن فَنٛکشَنَن منٛز کانٛہہ آسہِ کیٚنٛہہ مطلَب اصٕلۍ پٲٹھۍ گَرِ رَنُن کَرُن کانٛہہ ہابی تھاوٕنۍ کۄکَر رَچھنہِ یا کیٚنٛہہ تیٖری ویٖرِی رَچِھنۍ تِمو سۭتۍ تھوڈا ٹایِم پاس کَرُن فون وون کَرُن زیاد سے زیاد ایوویڈ بییہِ بِہُن گَرکٮ۪ن منٛز گَرکٮ۪ن پَننِس مٲلِس ماجہِ وَنُن پَننِس اگر نہٕ مٲلِس ماجہِ پَننِس بٲیِس اگر نہٕ بٲیِس پَننِس فرٛینٛڈَس وَنُن سہُ ونہِ پتہٕ گرۍکٮ۪ن کیٚنٛہہ پرٛابلِم آسہِ سۄ گٔژھ شیر کَرٕنۍ نہ کہِ گوٚژھ دوٗر ژَلُن تَتھن ٹھیٖک چھا تہٕ اَتھ چھُنہٕ کہٕنۍ کہِ اگر گَرِ تہِ باسہِ ہَمساے باسہِ یا گامَس منٛز باسہِ یُتھ کانٛہہ پیشٮ۪نٛٹ تٔمِس گوٚژھ بِچارَس مَدتھ کَرُن نہ کہِ گوٚژھ دَپُن ہے یہِ لارِ اَسۍ یا کیٚنٛہہ تہِ یِہےٕ چھِ میٲنۍ تۄہہِ خٲطرٕ یہِ اِنفارمیشٮ۪ن یہِ گٕژھ برٛنٛٹھ کُن واتناوٕنۍ تہٕ یِمن گوٚژھ بِچارَن مَدد کَرٕنۍ ٹھیٖک چھا